مےٚ چھُ پَسنٛد حظ ژوٗنٛٹھۍ کُلۍ لاگٕنۍ حظ بیٚیہِ چھُ اَسہِ مےٚ پَسنٛد حظ سبزیو منٛز لٲر رُوانٛگَن مَٹر گازرِ تِکیٛازِ لٲر تہِ چھُ صحت خٲطرٕ بَڑٕ اَصٕل حظ یُس فیٹی آسہِ تٔمِس چھِ پٮ۪وان لٲر کھیوٚن دٔیِم چیٖز حظ گوٚو میوٕ میوو منٛز چھِ ژوٗنٛٹھ تہِ بَڑٕ اَصٕل اگر کٲنٛسہِ لۄکُٹ پِشاب آسہِ خراب تٔمِس چھُ بہتر حظ اَمرِکَن ژوٗنٛٹھ کھیوٚن اَمۍ کِنۍ چھِ مےٚ یِم چیٖز پَسنٛد حظ